آز وَنہٕ ہو بہٕ تۄہہِ پنٛنِس اِنوٲٹرَس متعلق یُس لیومنَس کَمپٔنی ہُنٛد چھُ حظ یُس مےٚ وانی ایٚلیٚکٹرٛانِک کُلگامہِ پٮ۪ٹھ اوٚن بہٕ چھُس تَس دوستَس شُکُر گُزار ییٚمۍ مےٚ یہِ تمہِ ساتہٕ وون حظ أسۍ حظ ٲسۍ دۄن ترٛٮ۪ن دۄہَن مومبٔتۍ گاشَس بَتہٕ کھیٚوان حظ سُہ آو حظ اَکہِ دۄہ سون حظ تٔمۍ وون مےٚ یہِ اِنوٲٹرُک ژٕ اَن سا یہِ اِوٲٹَر پَتہٕ حظ گوٚوُس بہٕ حظ کۄلگوم تام مےٚ حظ وُچھ تَتہِ یہِ مےٚ وون اَتھ حظ چھِ ڈۄڈ ڈۄڈ ہَتھ بیٹری زٕ سۭتۍ بیٚیہِ چھِ حظ اِنوٲٹَر ہَن یُس اَکھ پَنژاہ اَکھ ساس پَنژاہ وولٹہٕ حظ چھُ تَنہٕ پٮ۪ٹھ حظ وُچھُ اَسہِ گاشِے گاش پاوَر اَگر ژورَن دۄہَن پٮ۪ٹھ تہِ چھُ گژھان اَسہِ چھُنہٕ مگر باسان حظ کیٚنٛہہ أسۍ چھِ حظ آز چھِ گَرمی کا فین چھِ اَسہِ سٲری حظ یَلہٕ آسان مگر اَسہِ چھُنہٕ باسان یہِ چھُنہٕ ڈوُن تہِ گژھان کیٚنٛہہ اَتھ چھِ حظ اَگر پاوَر ترٛٮ۪ن یا ژورَن دۄہَن پٮ۪ٹھ تہِ گژھِ اَتھ چھِنہٕ نیران تِم ترٛےٚ ژور دۄہ حظ بیٚیہِ چھِ حظ یہِ چارٕج جَلدی جَلدی گژھان اَتھ ترٛےٚ ٹوٚ ژور دۄہ چھِ حظ نیران اَتھ اَتھ چھِ وارَنٹی تہِ حظ وارَنٹی چھِ اَتھ پانٛژھ ؤری حظ یہِ چھِ اَگر اَتھ کیٚنٛہہ خرٲبی گژھِ کَمپٔنی چھِ سٔروِس سوزان جَلدی جَلدی اَگر کیٚنٛہہ باسہِ تہِ تِمَن یَتھ چھِ واریاہ کیٚنٛہہ گڑبڑ تِم حظ دِن نوٚوُے یہِ بیٚیہِ چھِ اَتھ حظ پیٚنٛلہٕ تہِ سۭتۍ حظ بہٕ چھُس وَنۍ تَمام لُکَن گُزٲرِش کَران اَگر کٲنٛسہِ اِنوٲٹرٕچ ضرورت آسہِ تہٕ تِم حظ اَنن یہِ کَم ییٚمہِ کَمپٔنی ہُنٛد یہِ اِنوٲٹَر بیٚیہِ چھِ حظ یہِ ریٹ تہِ مُنٲسِب دِوان یہِ چھُ تٕرٛہنٕے ساسَن رۄپیَن یِوَن یَتھ کٔنۍ یَتھ کٔنۍ زَن باقٕے کَمپٔنی چھِ اِنوٲٹَر دِوان تِم چھِ گژھان ژَجی ساس پَنژاہ ساس رۄپیہِ بیٚیہِ چھُکھ نہٕ ٹایِم تہِ حظ نیران کیٚنٛہہ یہِ چھِ بیٚیہِ چھِ اَتھ سولَر پیٚنٛلہٕ زٕ تہِ حظ سۭتۍ بہٕ چھُس وۄنۍ تَمام لُکَن اَگر کٲنٛسہِ اِنوٲٹرٕچ ضرورَت تہِ آسہِ سُہ حظ اَنہِ یہِ اِنوٲٹَر بہٕ چھُس تَنہٕ پٮ۪ٹھ شُکُر گُزار تٔمِس نَفرٕ سُنٛد تہٕ ییٚمۍ مےٚ ییٚمہِ کَمپٔنی ہُنٛد ناو تہِ وون بیٚیہِ یہِ أمِس دُکاندار سُنٛد تہٕ ییٚمۍ مےٚ حظ یہِ اِنوٲٹَر دیُت